اَگَرے أسۍ وٕچھو أسۍ کِتھ کٔنۍ ہیٚکو بٔچِتھ یِمو ایٚنِمٕل بایٹسو نِش یعنی زَن یِم سَرَف چھِ اِہِنٛدِ یِم چھِ ٹۄپہٕ تراوان تِمو نِش کِتھ کٔنۍ ہیٚکو أسۍ بٔچِتھ مٔہۍ چھِ تِم چھِ ٹۄپہٕ تراوان یا کانٛہہ تہِ قٮ۪مۍ زات چھےٚ یِم چھِ ٹۄپہٕ تراوان تِم چھِ واریاہ زیادٕ خطرناک آسان کینٛہہ ٹۄپہٕ چھِ تِم تہِ یِمو سۭتۍ اِنسان مٔرِتھ چھِ ہٮ۪کان وَنۍ وٕچھو أسۍ أسۍ کِتھ کٔنۍ بَچو اِمو ٹۄپو نِشَن اگرَے أسۍ کُنہِ جایہِ بیٚہمو گۄڈنٮ۪تھٕے اَسہِ پَزِ نظر دِنۍ اَتٮ۪ن اَتؠٮ۪ن ما چھِ پٕتھرِس پٮ۪ٹھ کینٛہہ کانٛہہ تیُتھ کیٚوم ما چھُ یُس اَسہِ ٹرٛوپ دِتۍ اَسہِ واتہِ زَریر اَتٮ۪ن ما چھِ سۄرُپ اگر أسۍ کُنہِ جایہِ کِنۍ پَکان آسو یَپٲرۍ زَن واریاہ گاسہٕ آسہِ آسان اَسہِ پَزِ تَپٲرۍ وُچھِتھ قدم تراوُن أسۍ ما چھِ تراوان سَرفَس پٮ۪ٹھ قدم أسۍ ما چھِ کٲنٛسہِ تِتھِس قیٖمِس پٮ۪ٹھ تراوان قدم یُس زَن ٹوٚپھ دِتھ اَسہِ زَرٮ۪ر واتنایہِ اَگَرے أسۍ تِتھۍ جایہِ کِنۍ پَکان آسو یَپٲرٮ۪ن سۄرفَن ہُنٛد اَسہِ خطرٕ باسہِ اَسہِ پَزَن تَتٮ۪ن لاگٕنۍ رَبَر بوٗٹٕس یا تھِک لیدرٕکۍ پَلو پَزَن لاگٕنۍ تہٕ ییٚتٮ۪ن شۄنٛگو أسۍ اَسہِ پَزَن ہُم نٮ۪ٹٕس لاگٕنۍ مَچھَردان پَزَن اَسہِ لاگنہِ کیٛازِکہِ یِم یِم مٔہۍ چھِ یِمو سۭتۍ چھِ واریاہ مٔہۍ ٹۄپو سۭتۍ بٮ۪مارِ گَژھان ڈینٛگوٗ چھِ گَژھان ییٚمہِ وِزیٚن مٔہۍ کال چھُ گرمہٕ کال چھُ زیادٕ آسان تَمہِ وِزین پَزِ نہٕ اَسہِ زیادٕ نیٚبٕرۍ نیرُن کیٚنٛہہ اَسہِ پَزِ زیادٕ ٹایم گُزارُن أندٕرۍ کِنۍ وۄنۍ ییٚمہِ ساتہٕ نیٚبر نیرو اَسہِ پَزَن نہٕ ہاف سِلیٖوٕز لاگٕنۍ کیٚنٛہہ اَسہِ پَزَن فُل نَرودار پَلو لاگٕنۍ اَسہِ پَزَن فُل ٹرٛاوزَر لاگٕنۍ شاٹٕس پَزَن نہٕ لاگٕنۍ کِہیٖنۍ اَسہِ پَزِ بازٲبطہ اَصٕل پٲٹھۍ ساکٕس لٲگِتھ لٮ۪دَر رَبَر بوٗٹٕس لٲگِتھ یا فُل پَلَو لٲگِتھ پَزِ اَسہِ نیرُن تہٕ بیٚیہِ پَزَن اَسہِ اَگر أسۍ کُنہِ جایہِ شۄنٛگُن آسہِ سِلیٖپِنگ بیگ آسہِ یوٗز کَرُن سُہ پَزِ اَسہِ گۄڈٕ دٕنُن یِمو ما چھِ اَتھ منٛز پَنٕنۍ جاے بَنٲومٕژ اَتھ سِلیٖپِنگ بیگَس منٛز اَتھ منٛز ما چھِ کانٛہہ سۄرٕپھ اَتھ منٛز ما چھُ کانٛہہ تیُتھ کیٚوم چُپِتھِتھ شۄنٛگن وِزِ پَزَن اَسہِ اِنسیکٹِسایڈٕس یوٗز کَرٕنۍ تہٕ یِم چھےٚ کیٚنٛہہ وَتہٕ یِمو ذٔریعہِ أسۍ بٔچِتھ ہیٚکو یِمو ٹۄپو نِشَن